پٕنژٕہ دہ کُنوُہ شیٚتھ اَرنَمَتھ اَمہِ دۄہ چھُ مےٚ زاہ دۄہ اَمہِ دۄہ چھَس بہٕ زامٕژ اَمہِ دۄہ چھِ اَسہِ گرِ واریاہ زیادٕ خوشی مَناوان اَمہِ دۄہ چھِ أسۍ کیک کَٹ کران اَمہِ دۄہ چھِ أسۍ یہِ باقین تہِ دعوت دِوان ماسَن وغیرہ چھِ أسۍ اَمہِ دۄہ دعوت دِوان تہٕ اَمہِ دۄہ چھِ میٲنۍ مول موج اَمہِ خٲطرٕ خۄشی مَناوان اَرٕدہ کاہ کُنوُہ شیٚتھ سَتنَمَتھ اَمہِ دۄہ چھُ میٲنِس مٲلِس تہٕ ماجی خاندر آمُت کرنہٕ

پانٛژھ ٲٹھ زٕ ساس پانٛژھ اَمہِ دۄہ چھُ مےٚ بٲیِس زاہ دۄہ سُہ چھُ اَمہِ دۄہ زامُت اَمہِ دۄہ تہِ چھِ أسۍ گرِ واریاہ زیادٕ خوشی مَناوان تَمہِ دۄہ کیک کَٹ کران باے سٕندین دوستَن پرژھان تہٕ بیٚیہِ تِمَن دعوت دِوان ترٛےٚ نو زٕ ساس اَکوُہ اَمہِ دۄہ چھُ مےٚ یہِ جاب مِلے مٕژ تہٕ اَمہِ دۄہ چھَس بہٕ اَوٕ موٗجوٗب خۄش کیازِ کہِ بہٕ چھَس زِندگی منٛز مطلب پَنٕنین اَتھن منٛز بہٕ چھَس ہٮ۪کان پانہٕ زیٖنِتھ تہٕ بہٕ چھَس نہٕ کٲنسہِ پٮ۪ٹھ وۄمیدوار وٕنکیٚن پٕنژٕ زٕ زٕ ساس زٕ تووُہ اَمہِ دۄہ چھُ مےٚ یہِ پی جی کَمپٕلیٖٹ کوٚرمُت تہٕ بہٕ چھَس وۄنۍ ہٮ۪کہٕ بہٕ کُنہِ تہِ کُنہِ تہِ سکوٗلَس منٛز پَرنٲوِتھ کانہہ تہِ اَصٕل جاب کٔرِتھ یُس بہٕ کرن چھَس تمہِ کھۄتہٕ اصل جاب ہیکو کٔرِتھ